اسلام علیکُم وَرَحمتہُ اللہ تُہۍ چھِو حظ ٹھیٖک صحت چھُ حظ ٹھیٖک اہن حظ تُہۍ چھِو حظ یہ مصالہٕ وصالہٕ کٕنان اَسہِ حظ اوس مصالہٕ ضٔروٗرتھ یَتھ حظ ریٚسٹورنٹَس خٲطرٕ تۄہہِ کُس کُس حظ مصالہٕ چھُ اویلیبٕل اَتہِ اَسہِ حظ چھُ ہر کانٛہہ ریٚسٹورنٹَس خٲطرٕ اَسہِ حظ اہن حظ اَسہ حظ گَژھِ اِلایچی گَژھِ بٕڑٕ عٲل گَژھَن دالچیٖن اَسہِ ہسا اہن حظ بیٚیہِ کیاہ حظ چھُو تۄہہِ اَتہِ اہن حظ شونٹھ دانہِ وَل ٹھیٖک میٖٹ مصالہ اہن حظ اہن حظ اہن حظ اَسہِ کٔس حظ اسہ کۭتس حظ پے وَنہِ بڑٕ عٲل کِلوٗ اچھا دالچیٖن کہوٕ عٲلہٕ تیز پتی وغیرہ یِم کۭتس پیٚن اَسہِ حظ اچھا اچھا ٹھیٖک بیٚیہِ کیاہ چھُو تۄہہِ سُہ چھُو سوبود بٲدیان کِنہٕ سُہ چھُ پیٖسِتھ بٲدیان اَتہِ اَتہِ تۄہہِ چھُو حظ دانہِ ول پوڈر تھٲومژ کِنہٕ سُہ چھُ یِتھَے کٔنیتھ دانہِ ولٕے اچھا شونٛٹھ چھُ سوبوٗتٕے سُہ تہِ چھُ پیٖستٕے حظ اہن حظ اہن حظ نوٗن کَمہِ کا یہِ چھُو تۄہہِ اَتہِ ٹاٹا صاف ہیوٗ بنہ حظ اَسہِ اَتہِ نوٗن ووٗن یا لیٚدٕر اہن حظ آ گوٚو سُہ چھُ مرژٕوانٛگن تہِ آسَن تِمَے ہُہ سُپایسی مصالہٕ کۭتِس پے اَسہِ ڈَبہٕ اچھا ٹھیٖک کہوٕ عٲل تہِ پیٚن اَسہِ أتھۍ سَستہٕ ریٹسٕے حظ اہن حظ بیٚیہِ مہٕ حظ چھُ اَمہِ مزیٖد تۄہہِ نِش کینٛہہ بَنہِ مطلب کہِ مطلب آنٛچار ویٚرایٹی چھِنہٕ حظ بناوان ہوٹل چھِنہٕ حظ ژھانڈان کانٛہہ اَتہِ ریٚسٹورنٹَس مَنٛز اہن حظ کیاہ کیاہ بَنہِ اَسہِ تۄہہِ نِش اَتٮ۪تھ آنٛچار مصالہٕ خٲطرٕ اہن حظ اہن حظ اہن حظ اہن حظ بیٚیہِ یِہوٚے مَرژوانٛگُن تیٖل آ تیٖلَس کیاہ حظ ریٹ آز اَسہِ بَنیا تیٖل تہِ اَتہِ تَتھ تہِ کیاہ ریٹ آز اچھا ٹھیٖک تہٕ گیٚو تہِ آسیو تۄہہِ نِش اویلیبل بیٚیہِ دارا دارا اہن حظ اچھا ٹھیٖک ٹھیٖک اَدٕ حظ ٹھیٖک حظ چھُ بہٕ حظ کرو تیٚلہِ تَمہِ ساتہٕ تۄہہِ کال اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ اسلام علیکُم